اَسلامَ علیکُم تُہۍ چھُو حظ نرگِس جی اَسہِ کَرایہِ تۄہہِ فون اَسہِ اوس آز بوزٕنۍ کہِ آز کشمیٖرس منٛز کیٛاہ چھُ موسمٕچ حالت أسۍ چھِ حظ ایشا نِوٕز حب پٮ۪ٹھ اَسہِ اوس آز بوزُن کہِ موسم کیُتھ چھُ کیٛاہ چھُ نرگِس جی تُہۍ ہیٚکِوا اَسہِ تھوڑا یہِ ڈِٹیل سان ؤنِتھ کَتھ کَتھ جایہِ چھُ دوٚرکَتھ کَتھ جایہِ ہیٚکہِ روٗد پٮ۪تھ کَتھ کَتھ جایہِ جایہِ ہیٚکہِ شیٖن پٮ۪تھ اَہن حظ اَچھا نرگِس جی بیٚیہِ ؤنِو تُہۍ اَسہِ یِم مٲدٲنی علاق چھِ یِمن چھَ خطرٕ کِنۍ تھوڑا چھِ یہِ کَمٕے پیہ پیٚیہِ اُکُن شیٖن یا روٗد اَچھا تُہۍ ؤنِو اَسہِ نرگِس جی موسم کَر گَژھِ بہتر کَتھ کَتھ جایہِ جایہِ گَژھِ بہتر موسم جلدی اَچھا نرگِس جی چَلو شُکریہ تۄہہِ دِژوٕ اَسہِ ییٖژاہ ڈِٹیل تۄہہِ سۭتۍ کَرو بیٚیہِ مُلاقات أسی شُکریہ توٚتس تام اللہ حافظ